بہٕ وَنہٕ تۄہہِ وۄنۍ کاوَن مُتعلِق کاو ییٚمہِ ساتہٕ جُنڈَس منٛز چھِ پَکان خاص کٔرِتھ گژھِ تِمن سَنُن صبُحس یا شامنَس اور یِم زَن چھِ آسان دۄہَس گٔمٕتۍ پہاڑَن کُن باقین جاین کُن روٚٹ تانۍ یِم چھِ صبُحٲے آسان واریاہ أرلی مارنِگ ییٚمہِ ساتہٕ یِم نیران چھِ اِنسانَس کوٗتاہ خۄش چھُ گژھان تَمہِ ساتہٕ یِوان تَماشہٕ وُچھنہٕ خۄدا چھُ زانان اور پَتہٕ ییٚلہِ یِم شامنَس اورٕ چھِ یِوان اور پَتہٕ چھِ یِم أکِس جایہِ بیٚہوان تہِ اور پَتہٕ چھِ ؤڈو تہِ کران اکھ زٕ پَتہٕ چھِ سٲری وۄتھان تہٕ جُنڈَس منٛز چھِ یِم نیران اور کوتر چھِ کوترن چھِ کوترَن ہُند چھُ مےٚ سُہ چھُ مےٚ مطلب بوٗزمُت چھُم نہٕ مےٚ کیٚنٛہہ اَلبتہٕ یہِ وُچھمُت چھُم نہٕ کیٚنٛہہ اَلبتہٕ بوٗزمُت چھُم خانٕے کابَس تہِ چھُم جُنڈس منٛز یہِ گَتھ کوٚرمُت اور ییٚتہِ چھُ وُچھمُت تہِ پانہٕ درگاہ شٔریٖفَس أندۍ أندۍ تہِ یِم جُنٛڑ کران اور بیٚیہِ یِم ییٚتین گژھان چھِ تَتین چھِ یِم جُنڈس منٛزٕے آسان پھل کیٚنیِ وَسان زٔمیٖنَس منٛز تَمہِ ساتہٕ تہِ چھِ یِم آسان جُنڈس منٛزٕے اور ییٚمہِ ساتہٕ ؤڈو کران تَمہِ ساتہٕ چھِ یِم تَقریٖبَن آسان جُنڈس منٛزٕے اور بیٚیہِ چھُ مےٚ یاد تِم اتھ آسمٲنۍ أنز چھِ یور یِوان آسمٲنۍ أنز چھِ أکِس کَتارَس أکِس منٛز پَکان مےٚ کوٗتاہ خۄش چھُ سُہ گژھان اِنسانَس بالکُل چھِ یِم آسان کَتارَس منٛز سونتھ تہٕ تہِ ہَردٕ چھِ یِم زیادٕ یِوان وُچھنہٕ ہر سونتھ چھِ یِم کھسان اوٗر پَہاڑن کُن اور ہردٕ چھِ وَسان یِم اورٕ واپَس تہٕ یِمن تہِ چھِ آسان لاینہٕ بَنٲوِتھ مطلب واریاہ خۄش چھُ سُہ اِنسان کران تَمہِ ساتہٕ وُچھُن اوکے